اَسَلامُ علیکُم مےٚ اوس آرڈَر کوٚرمُت تُہٕنٛدِ رٮ۪سٹورَنٛٹہٕ پٮ۪ٹھ فُڈ یُس تۄہہِ یور واتنومُت اوسُو مگر ییٚلہِ مےٚ فُڈ ییٚلہِ مےٚ سُہ وُچھ تہٕ سُہ اوس نہٕ ور سُہ اوس نہٕ اَصٕل کِہیٖنۍ تہِ نہٕ تِکیٛازِ تَتھ ٲس واریاہ مُشِک بیٚیہِ ٲس نہٕ تَتھ بیٚیہِ اوس نہٕ سُہ اَصٕل کِہیٖنۍ تہِ نہٕ مےٚ چھِ بہٕ ٲسٕس باقیو رٮ۪شٹورَنٹو پٮ۪ٹھ تہِ آرڈَر کَران مگر تَتھ ٲس آسان اَکھ اوس سُہ تَتھ آسان کالٹی تہِ اَصٕل بیٚیہِ ٲس تَتھ مُشک تہِ آسان واریاہ اَصٕل تۄہہِ یہِ اوس نہٕ رٔنِتھ اَصٕل کِہیٖنۍ تہِ نہٕ اَتھ اوس نہٕ مَسالہٕ تہِ اَصٕل لَگٲوِتھ کِہیٖنۍ یہِ اَتھ ٲس یۄس اَتھ مُشک ٲس سَہ ٲس واریاہ خراب باقین یِمو باقیو رٮ۪سٹورنٹو پٮ۪ٹھ مےٚ یہِ اوٚن اوسُس بہٕ آرڈر کران تِم ٲسۍ آسان واریاہ اَصٕل بیٚیہِ ٲس تِمَن مُشک آسان اَصٕل بیٚیہِ ٲس تمِچ کالٹی تہِ آسان واریاہ اَصٕل مگر اَتھ ٲس نہٕ مُش اَتھ ٲس مُشک تہِ مُشک یُتھُے اَتھ مےٚ ٹھانٛڈ تُل اَتھ ٲس نہٕ مُشِک یِوان ٹھیٖک کِہیٖنۍ تہِ نہٕ امہِ وَجہ کِنۍ کھیوٚو نہٕ اَسہِ پَتہٕ یہِ کٲنٛسے ییٚلہِ أسۍ باقٕیو یِم آرڈَر ییٚلہِ أسۍ بیٚیہِ کُنہِ رٮ۪سٹورَنٛٹَس پٮ۪ٹھ آرڈَر ٲسۍ کَران تَتھ ٲسۍ کھٮ۪وان سٲری مگر یُس یہِ یُس یہِ آرڈَر اوس یہِ کھیٚو نہٕ اَسہِ کٲنٛسے یہِ پیٚو اَسہِ دٲرِتھ ژھُنُن تہٕ یہِ چھُ مےٚ آز گۄڈنِچ لَٹہِ گوٚمُت یہِ یہِ یُس مےٚ یہِ کھٮ۪ن ژھُن سورُے دٲرِتھ کیازِ یہِ اوس نہٕ کھیٚن لایق کِہیٖنۍ تہِ ییٚمہِ ییٚمہِ کھیٚو تہٕ تٔمۍ تٔمۍ دوٚپ اَتھ چھِ مُشک کٲنٛسے کھیوٚو نہٕ یہِ کِہیٖنۍ تہِ نہٕ تہٕ پَتہٕ کٔر مےٚ کٲم مےٚ دوٚپ وَما کھٮ۪ن اَتھ کۄکَر وۄکَر تِمو تہِ کھیٚو نہٕ کِہیٖنۍ تِمَن تہِ باسے اَتھ مُشِک تِمو کھیوٚو نہٕ کِہیٖنۍ یُس أسۍ باقیو یِمو پٮ۪ٹھ رٮ۪سٹورَنٹو پٮ۪ٹھ اَنان ٲسۍ تہٕ تِم ٲسۍ تِمو سُہ اوس آسان واریاہ اَصٕل مَگَر یہِ اَتھ ٲس نہٕ مُشکہِ اَتھ ٲس مُشکٕے گۄڈنٮ۪تھٕے یِوان واریاہ مٔکٕر مُشِک ٲس یِوان تٔمۍ کِنۍ اوس نہٕ یہِ کِہیٖنۍ بیٚیہِ اوس یہِ واریاہَن دۄہَن ہُنٛد یہِ اوس نہٕ یہِ اوس نہٕ تازٕ کِہیٖنۍ تہِ نہٕ اَتھ ٲسۍ گٔمٕتۍ مےٚ باسان زٕ ژور دۄہ رٔنۍ مٕتِس تَمے موٗجوٗب ٲس اَتھ مُشک تہِ گٔمٕژَن ییٚمہِ سۭتۍ ٲس نہٕ آ ییٚمہِ ساتہٕ ییٚمہِ سۭتۍ اَسہِ مُشِک ٲس یِوان یہِ چھُ اوسمُت یہِ چھُ اوسمُت تازٕ اوس چھُ نہٕ یہِ اوسمُت کِہیٖنۍ تہِ نہٕ یہِ چھُ اوسمُت واریاہَن دۄہَن ہُنٛد اگر یہِ تازَے آسہِ ہے تیٚلہِ آسہِ ہے اَتھ تِژھٕے مُشک یِوان اَتھ یِہے یِہے کھٮ۪نہٕ یُتھُے مےٚ یہِ ٹھانٛڈ اَتھ تُل اَتھ ٲس یِوان سۄ مٔکٕر مُشِک اگر یہِ تازٕ آسہِ ہے تیٚلہِ آسہِ ہا اَتھ واریاہ اَصٕل مُشک یِوان تہٕ اَتھ کھٮ۪ہَن سٲری تہٕ یہِ چھُ اوسمُت یہِ چھُ اوسمُت واریاہَن دۄہَن ہُنٛد ییٚمہِ کِنۍ یہِ ییٚمہِ کِنۍ اَتھ مُشِک تہِ ٲس گٔمٕژَن تَمے موٗجوٗب چھِ ٲس نہٕ اَتھ اَصٕل مُشِک کِہیٖنۍ تَمے موٗجوٗب اوس نہٕ یہِ تَمے موٗجوٗب ٲس اَتھ یِوان مٔکٕر مُشِک تہٕ اَگر یِم تازَے آسہِ ہے تیٚلہِ آسہِ ہے اَتھ تِژھُے مُشُک یِوان تہٕ اَتھ کھیٚہن سٲری اَتھ یِیے نہٕ خراب مُشک کِہیٖنۍ تہِ نہٕ تہٕ یُتھُے یُتھُے مےٚ یہِ وُچھ اَتھ ہیٚژ ہیٚژ نہٕ مےٚ مُشِک تہِ کِہیٖنۍ اَتھ ٲس یِوان اورَے مُشک تہٕ اَتھ یہِ مےٚ دوٚپ اگر بہٕ یہِ کھٮ۪مہٕ بہٕ گٔژھ اَمہِ سۭتۍ بٮ۪مار اِسلیے چھِسو بہٕ تۄہہِ کَران کانٛہہ اِسلیے چھُسو بہٕ تۄہہِ کَران رُکوٮ۪سٹ تۄہہِ یِم مےٚ پۄنٛسہٕ یِم مےٚ آرڈَر یِم مےٚ پۄنٛسہٕ یورٕ کٔرۍ مٕتۍ چھِ تِم کٔرِو مےٚ رِفَنٛڈ اَگر نہٕ تُہۍ مےٚ تِم رِفَنڈ کٔرِو بہٕ کَرو تۄہہِ کَمپٕلین اِسلیے کٔرِو تُہۍ مےٚ تِم پونٛسہٕ واپَس تِکیٛازِ یہِ آرڈَر اوس نہٕ ٹھیٖک کِہیٖنۍ تہِ نہٕ اَتھ ٲس یِوان واریاہ مُشک اَتھ یُس تۄہہِ یہِ فُڈ اوسوُ سوٗزمُت اورٕ اَتھ ٲس یِوان واریاہ خراب مُشک تمہِ کِنۍ تٔمۍ مُشکہِ کِنۍ ہیوٚک نہٕ اَسہِ یہِ کھٮ۪تھ کِہیٖنۍ یہِ گوٚو واریاہ یہِ اوس واریاہ خراب کھٮ۪ن أمۍ کِنۍ چھَسو بہٕ تۄہہِ دَپان تُہۍ کٔرِو کٲم تُہۍ کٔرِو کٲم تُہۍ سُہ کٔرِو مےٚ پَنٕنۍ پونٛسہٕ واپَس رِفَنٛڈ نَتہٕ کَرو بہٕ کَمپٕلین